ہیٚلو وعلیکُم اسلام آ أسۍ چھِ بُک سیلَر اوا تۄہہِ کۄس کۄس کِتاب ٲسوٕ نِمٕژ

آ تۄہہِ چھَو یِم واپَس کَرنہِ یِم چھَوا تۄہہِ اَسہِ واپَس دِنہٕ کِتاب تۄہہِ کیٛاہ چھُ نِیُن تۄہہِ کیٛاہ کیٛاہ تۄہہِ کیٛاہ چھُ نِیُن

بیٚیہِ کیٛاہ چھُ نِیُن آ تُہۍ ہیٚکِو میٛٲنِس شاپَس پیٚٹھ یِتھ تُہۍ ہیٚکِو آرام سان کِتاب نِتھ شاپ چھُ اسہِ تٔتۍ نٕے فور وییَس نِش نہ حظ اَسہِ نہ حظ بَدلوو تُہۍ یی زیٚو توٚتتھٕے آرام سان ہیٚکو تۅہہِ أسۍ کِتاب دِتھ کیٛاہ چھِو وَنان تَتہِ آسہِ تَتہِ آسہِ بیٚیہِ اگر بییٚہِ کانٛہہ تہِ اوس یا بٕے آسہٕ تہٕ تۄہہِ ہیٚکِوٕ آرام سان کِتابہٕ رِپلیس گٔژھِتھ کیٚنٛہہ چھُنہٕ پَرواے مگر یِمَن چھُ یِمَن چھُ پرٛایِز مگر یِمَن چھُ پرٛایِز ییٚمہِ کھۄتہٕ علاوٕے پرٛایِز کھۄت یِمن علاو تہٕ یِمن گوٚو چیٚنٛچ پرٛایِز یِمن اوس تۄہہِ نِیِو بَدل کِتاب یِمن کِتابَن چھُ بَدل پرٛایِز

تُہۍ ہیٚکِو تُہۍ ہیٚکِو یِتھ ژۄوُہ بہٕ چھُس آسَن ژۄوُہ گَنٛٹہٕ شاپَس پیٚٹھٕے نہ مےٚ چھُ تھوٚمُت وۅنۍ بَدل سیلٕز میٛن تہٕ تُہۍ ہیٚکِو یِتھ آرام سان تُہۍ ہیٚکِو کِتاب رِپلیس کٔرِتھ تُہۍ یِیِو تُہۍ ہیٚکِو یَتھ تُہۍ ہیٚکِو سُہ تُہۍ ہیٚکِو صُبَحن دہ بَجے تہِ یِتھ اَکھ بِجے تہِ یِتھ دۄیہِ دۅے زٕ بَجے تہِ یِتھ ییٚمہِ ساتہٕ تۄہہِ خۄش گَژھِ شام تام ژور بَجے تام آسہٕ بہٕ تٔتۍ پانہٕ اسہِ چھُ فور وییَس نِش دُکان فوٚر ویٚے بایِز ہایَر سیٚکَنٛڈری شُپیان بہٕ چھُس تھاوان پانہٕ کُنہِ کُنہِ دۄہ چھُٹی مگر مےٚ یِم سیلٕز میٛن چھِ آسان تِم چھِ آسان دۅہے شاپَس پیٚٹھ کیٚںٛہہ چھُنہٕ پَرواے تُہۍ أنۍ زیٚو سۄ کِتاب تہِ تَتھ کِتابہِ بَدلہٕ دِمو أسۍ بَدل کِتاب کیٚنٛہہ چھُنہٕ پَرواے یِم چھِ آسان پَتٕے یہِ ژٔنٛدٕر وارِ دۄہ آسو أسۍ تٔتی ژٔنٛدٕر وار ایٚوری ڈے تِژھ کَتھ چھَنہٕ کیٚنٛہہ تِژھ کَتھ تہِ چھَنہٕ کیٚنٛہہ دوکھٕ لَگہِ نہٕ کیٚںٛہہ تُہۍ یی زیٚو شاپَس پیٚٹھ تُہۍ نی زیٚو پَننہِ یِم کِتاب تۄہہِ رِپلیس آسہٕ نَو کَرنہِ تِم کِتاب نِیِو شُکُر اَلحمدُ اللّٰہ تُہۍ چھِو ٹھیٖک شُکُر شُکُر شُکُر سُہ تہِ چھُ ٹھیٖک مگر سُہ چھُ مےٚ سُہ ژھُنُے مےٚ دُکانہٕ منٛز کٔڈِتھ تَوَے سُہ اوس یِوان اکہِ ساتہٕ اکہِ دۄہ بیٚیہِ دۄہ نہٕ کِہیٖنٛۍ تہٕ سُہ اوس شِکاے نہ شِکایتھ آسہٕ یِوان تہٕ پتہٕ پیٚو مےٚ سُہ مےٚ پیٚو تٔمۍ سٕنٛدۍ تمٔۍ سٕنٛدۍ بَدلہٕ بَدل سیلٕز میٛن اَنُن ژٔنٛدٕر وارِ دۄہ یی زیٚو اَللّٰہ حافِظ